باغبٲنی ٲس مےٚ مطلب لۄکچار پٮ۪ٹھَے شوق مےٚ اوس واریاہ مطلب نیچرَل یِم تہِ قُدرٔتی چیٖز چھِ تِم وُچھنُک تِم تھاونُک اوس مےٚ مطلب واریاہ زیادٕ شوق بَچپَن پٮ۪ٹھ ٲسۍ یُس مےٚ باغوٲنۍ چھُ سُہ بنے مےٚ مطلب لۄکچار پٮ۪ٹھَے اَکھ پَںٕںۍ اَکھ عادت اَکھ ہابی بنے مےٚ یُس بہٕ اَز تہِ کَران چھَس پنٛںِس مطلب باغَس منٛز تہٕ مطلب اَمہِ سۭتۍ چھِ اِنسان موٹِو گژھان کہِ مطلب قُدرَتَن کۭتیٛاہ مطلب اَسہِ چھِ تِم نظام تھٲیمٕتۍ یِمَن چھِ أسۍ مطلب لطف تُلان تہٕ کیٛاہ چھِ وَنان أسۍ چھِ مطلب تِمَن رٲچھ کَران تِم چھِ اَسہِ ہَوا دِ پِیُور ہَوا چھِ أسۍ دِوان تہٕ بیٚیہِ چھِ دِوان خوٗبصوٗرتی دِوان پنٛںٮ۪ن مطلب کیٛاہ چھِ وَنان آنٛگنَس منٛز چھِ دِوان تِم چھِ اَٹرٛیکٹ کَران لوٗکھ پانَس کُن تہٕ تِمَن واتُن تِمَن یہِ کَرُن بہٕ چھَس وَنان مطلب میون موٹِو اوس یِہٕے کہِ مطلب بہٕ گژھَکھ تِم تِمَن گٔے اَسہِ مطلب گرٛوتھ گژھٕنۍ اَصٕل گژھِ گژھٕںۍ تِم گژھن مطلب بٔڑۍ گژھٕنۍ تِم پیٖپٕل گژھن اَٹرٛیکٹ گژھٕنۍ تِمو سۭتۍ گژھِ بٮ۪نِفِٹ مِلُن